أسۍ چھِ گَرَس منٛز شےٚ بٲژ روزان اَسہِ چھِ وٕنکیٚنَس سیٚپریٹ پنٛنیو باقیو مطلب یِم اَسہِ دادو واد چھِ تِمَن نِش چھِ أسۍ وٕنکٮ۪نَس اَلگٕے روزان تہٕ أسۍ چھِ گرَس منٛز شےٚ بٲژ میون مول موج بیٚیہِ چھِ أسۍ ژور بٲے بارٕنۍ بہٕ چھس بٲے بارنیو منٛز ساروی کھۄتہٕ زِیٹھ تمہِ پَتہٕ چھِ مےٚ بیٚنہِ اَکھ یُس کہِ اِلیوَنتھ چھِ پَران بیٚیہِ چھِ مےٚ بوے اَکھ سُہ چھِ ناینتھَس پَران بیٚیہِ چھِ مےٚ لَکُٹ بوے یُس کہِ سیٚکَنٛڈَس چھِ پَران بہٕ چھَس سارویو منٛز زِیٚٹھ تہٕ بیٚیہِ چھُ میون یُس فادَر چھُ یُس مےٚ مول چھُ سُہ چھُ ڈاکٹر تہٕ بیٚیہِ یُس مےٚ موج چھِ سُہ چھِ ہاوُس وایف میٲنۍ مول موج چھُ واریاہ زیادٕ سَپوٹِو میٲنۍ بیٚنہِ بٲے چھِ واریاہ زیادٕ اَسوٕنۍ تہٕ گِنٛدوٕنۍ تِم أسۍ چھِ واریاہ زیادٕ أکِس بیٚکِس سۭتۍ گِنٛدان کَران ییٚلہِ تہِ بہٕ گَر چھَس گَژھان تم چھِ مےٚ سۭتۍ واریاہ گِنٛدان بیٚیہِ میٛٲنۍ مول موج چھِ یِم کہِ واریاہ اَصٕل چھِ یِم مےٚ واریاہ سَپوٹ چھِ کَران ہَر کُنہِ شوبَس منٛز چھِ مےٚ تم سَپوٹ کَران یہِ مےٚ تمَن موٚنٛگمُت چھُ وٕنیُک تانۍ ووٚنمُت چھُ مےٚ چھُ یہِ کَرُن تہِ کَرُن تہٕ تٕمَن چھُکھ نہٕ مےٚ زانٛہہ نا کوٚرمُت یِمو مےٚ ہَر کُنہِ شوبٕچ تٲلیٖم چھَکھ دِژمٕژ لَکچار پیٚٹھ میٛٲنۍ مول موج چھِ تھوڑا سٹرکٹ مطلب واریاہ سِٹرک چھِ تِم مگر تِم چیٖزَن خٲطرٕ یِمَن خٲطرٕ اَکھ پیرینٛٹ گژھِ تہِ آسُن سِٹرک تِمَن چیٖزَن خٲطرٕ چھِ تِم سٹرکٹ تہٕ تِمو چھَس بہٕ لَکچار پٮ۪ٹھٕے پَرنٲومٕژ مطلب کہِ گَرِ گَرے چھُ مےٚ ٹیوٗشَن پوٚرمُت ہمیشہ مےٚ چھُنہٕ زانٛہہ نیٚبرٕ پوٚرمُت کِہیٖنۍ ٹیٚنتھَس تانٮ۪تھ تٕمو چھکھ مےٚ پرنٲمٕژ تہٕ بیٚیہِ پَننیٚن بیٚیَن بایَن ٲسٕس بٕے پَرناوان ٹیوٗشَن وَغیرہ تہٕ بیٚیہِ فرٛینٛڈ چھنہٕ مےٚ کَہٕنۍ بَس اَکھ فرٛینٛڈ چھِ مےٚ کَزٕن یُس مےٚ چھُ تہٕ تٔمِس سُہ تہِ چھ تٔتی اَسے نِش روزان سُہ چھِ مےٚ نیٚبرٕے سُہ تہِ چھُ مے سۭتۍ وٕنکیٚنَس تٔمِس چھِ تہِ چھِ نیٖٹ ڈرٛاپ آوُٹ سُہ تہِ چھِ اَسہِ تٔمِس تہِ گوٚو اوترٕ اِلیٚوَنتھ پاس آوُٹ تہٕ سُہ تہِ چھ مےٚ سۭتۍ پَران میٲنۍ بیٚنہِ تہِ چھِ مےٚ اَصٕل فرینٛڈ بیٚیہِ تٔمِس چھُ ناو زَینَب سُہ تہِ چھُ مےٚ واریاہ اَصٕل فرینڈ تہٕ بَس یِمنٕے دۄن سۭتۍ چھس بہٕ سورُے کینٛہہ شِیر تہِ کَران بیٚیہِ کَتھ چھس بہٕ کَران کٲنٛسہِ کٲنٛسہِ سۭتۍ یِم مےٚ روٗم میٹ یا کانٛہہ آسَن مگر تم چھِنہٕ مےٚ فرٛینٛڈٕس کِہیٖنۍ فرٛیٚنٛڈ چھِ مےٚ بَس یِمٕے زٕ بیٚیہِ میٲنۍ فیملی بیٚیہِ میٲنۍ فرینڈ تِم چھِ واریاہ اَصٕل یُس کہ زَنا زینب چھِ میٲنۍ فرینڈ بیٚیہِ میٲنۍ فیملی مےٚ چھِ واریاہ تِم ٹٲٹھۍ